کَلچَر کِس بُنیادَس پیٚٹھ چھِ نارتھ اِنڈیاہَس تہٕ ساوُتھ اِنڈیاہَس مَنٛز واریاہ زیادٕ ڈِفرَنسِس لَبنہٕ یِوان چاہے لَنٛگویج کِس ڈِفرنَس ٲسِن یا فُڈٕچ ڈِفرنَس ٲسِن کُلودٕچ ڈِفرنَس ٲسِن سۄ چھِ نارتھ تہٕ ساوُتھ اِنٛڈیاہَس مَنٛز لَبنہٕ یِوان گۄڈنِچ یۅس ڈِفرنَس چھِ سۄ چھِ نارتھ اِنڈیا یِمہٕ نارتھ اِنڈیاہِکۍ لُکھ چھِ تِم چھِ رایِس کھیٚوان تِم چھِ رایِس ایٖٹٲرٕس تہٕ یِم ساوُتھ اِنڈیاہِکۍ لُکھ چھِ تِم چھِ ژۅچہِ کھیٚوان تِم چھِ کھیٚوان بَتہٕ بَد تِم چھِ نہٕ بَتہٕ کھیٚوان کیٚنٛہہ تِم چھِ ژۄچہِ کھیٚوان یُس ہَسا پَتہٕ چھِ بیٛاکھ ڈِفرنَس یہِ یِم اَمِکۍ اَتِکۍ نارتھٕکۍ نارتھ اِنڈیہِکۍ ٹمپلٕز چھِ تِم چھِ کتھ سٹایلَس مَنٛز ناگر سٹایلَس مَنٛز تَتھ چھِ وَنان ناگر سٹایل تہٕ بیٛاکھ ڈِفرنَس یۅس ساوُتھ اِنڈیاہَس مَنٛز چھِ یِوان لَبنہٕ تَتِکۍ یِم ٹیٚمپلٕز چھِ تِم چھِ یِوان دراوِدا سِٹایلَس مَنٛز بَناونہٕ تَتکِس یُس ٹیمپلن ہُنٛد سِٹایِل چھُ تِمَن چھِ وَنان دراوِدا سِٹایل یُس سپایسِز چھِ یُس ہَسا یہِ مَصالہٕ چھُ مَصال چھِ آل موسٹ یِمَن دۄنوٕنی مَنٛز آسان سیم میٛوٗزِک یُس چھُ میٛوزُِک چھُ میٛوٗزِک چھُ فیمَس یُس ہِنٛدوستانُک میٛوٗزِک فیمَس چھُ تَتھ چھُ میٛوٗزِک فیمسن میٛوٗزِک تِمَن میٛوٗزکَن چھِ وَنان أسۍ ہِندوستٲنی میٛوٗزِک یُس ییٚتہِ کیٚن ساوُتھ اِنڈیہٕکۍ میٛوٗزکن تِمَن چھِ أسۍ وَنان کیراناٹِک میٛوٗزِک سَنٛگیٖت میٛوٗزِک تہٕ ہیٚکہوس ؤنِتھ تہٕ سنٛگیٖت تہِ ہیٚکہوس ؤنِتھ یِم ساوُتھ اِنڈیہٕکۍ لُکھ چھِ تِم چھِ لاگان دوتہِ تہٕ بیٚیہِ چھِ تِم ساڑِ لاگان تِمَن ہُنٛد یہِ چھُ واریاہ زیادٕ مَشہوٗر تِم چھِ سا سارِ تہِ دوتیٚن مَنٛز واریاہ زیادٕ خوٗبصوٗرَت تہِ لَگان پَتہٕ گٔے یِم نارتھ اِنڈیہٕکۍ لُکھ چھِ تِم چھِ لاگان کُرتہٕ کیٛاہ چھِ لاگان کُرتہٕ تہٕ بیٚیہِ چھِ لاگان شَلوار قمیٖض نارتھ اِنڈیہٕکۍ لُکھ چھِ لاگان شَلوار قمیٖض تِکیٛازِ شَلوار قمیٖض کیٛازِ چھِ لاگان تِکیٛازِ اتھ مَنٛز چھِ اِنڈ اتھ مَنٛز چھِ مُسَلمان تہِ یِوان کرٛسچَن تہِ یِوان لَبنہٕ مُسَلمان تہِ یِوان لَبنہٕ ہِند مَطلَب باقٕے باقٕے مَذہَبَن ہٕنٛدۍ لُکھ تہِ یِوان لَبنہٕ سِکھ تہِ یِوان لَبنہٕ تہٕ یِم ساوُتھٕکۍ اِنڈیاہَس مَنٛز چھِ لُکھ تَتھ مَنٛز چھِ زیاد تَو زیاد تَر کرٛسچَن کرٛسچینِٛٹی ہٕنٛدۍ لُکھ یِوان لَبنہٕ